سٲنس علاقس منٛز تہِ چھِ کھؠن چؠنٕکۍ واریاہ شوقیٖن یَتھ منٛز ییٚتہِ چھِ مازس سۭتی سۭتی حظ سبزی تہِ کھؠوان سبزی ہندۍ الگ الگ پکوان تہِ چھِ یوان بناونہٕ سبزی ہنز اگر کتھ کرو ییٚتہِ چھ زیادٕ پہم یہِ ہاکھ پالک دالہٕ سبزی ہند گۄگجہِ ہاکھ چھ وۄستہٕ ہاکھ چھ گنڈٕ ٲلو تہٕ باقی سیۆن تہِ استعمال یِوان کرنہٕ ہاکھ چھ سون قومی قومی سبزی یہِ چھ یوان زیادٕ پہم پکوان بناونہٕ ہاکٕکۍ چھِ یوان واریاہ زیادٕ پکوان بناونہٕ الگ الگ طریٖقس منٛز یوان رننہٕ یتھ منٛز اگر أسی کتھ کرو اٲڈۍ چھِ رنان یہِ سوبوٗتے ہاکھ أڈۍ چھِ رنان ژیٹہٕ ہاکھ یس کیاہ چھ آسان یہِ چھ آسان ژیٖٹِتھ یہِ چھِ دگنہٕ سۭتۍ یِوان ژیٹنہٕ اتھ چھِ ونان أسی ژیٹہٕ ہاکھ یس بیاکھ اکھ قسم چھ ہاکس تتھ چھِ ونان مۆنجہِ ہاکھ یَتھ منٛز یۄس مۆنڈ چھے آسان ہاکچ سۄ چھے یوان استعمال کرنہٕ ہاکس سۭتۍ تتھ چھ ونان مۆنجہِ ہاکھ بییٚہ باقی کشیرِ ہندۍ پٲٹھۍ تہِ چھ ماز مازٕکۍ ییٚتہِ واریاہ شوقیٖن تہٕ ماز چھ یوان لاتعداد علا کنزیوم یِوان کرنہٕ اگر أسۍ کتھ کرو وازس منز مازَس منٛز چھ زیادٕ پہم پسند یوان وازوان کرنہٕ یس ترٕہہ کھۄتہٕ زیادٕ پکوانن ہند ناو چھ یتھ منٛز رستہٕ چھ کبابہٕ چھ روغن جوش چھ تبق ماز چھ میٚتھِ ماز چھ مرژٕوانگن کۄرمہٕ چھ آبہٕ گوش تہِ چھ آب گوش تہٕ ییٚکھنۍ چھے یہِ چھ یوان زیادٕ پہم پسند کرنہٕ کۄلگامیُک بیاکھ اکھ یُس روایتی سیۆن چھ تتھ چھ ونان ژھٹہٕ رس یُس زیادٕ پہم یہِ کٹہٕ مازس چھ یوان بناونہٕ امیک یس رس چھ آسان یہِ چھ بؠمارس خٲطرٕ ساروے کھۄتہٕ علاج ییٚلہِ بؠمار چھ کانہہ پؠوان تمس چھِ گۄڑٕ دوان أسی یوٚہے ژھٹہٕ رس تہٕ اگر أسی بزرگن ہنز کتھ کرو بزرگن چھِ أسۍ زیادٕ پہم پاچہِ دوان پاچہِ کیاہ چھ آسان پاچہِ چھِ آسان گُپن زنگہٕ